مےٚ ٲسۍ کٔرمٕژ اَکہِ دۄہ اکھ کیب آرڈر بُک ٲسٕم کٔرمٕژ ییٚلہِ بہٕ تَتھ منٛز کھٔژَس سُہ واریاہ زیادٕ رَف ڈٮ۪ور سُہ اوس توٗت تیز پَکان بیٚیہِ أسۍ ٲسۍ گٔمٕتۍ فرٮ۪نڈٕس پانہٕ ؤنۍ چَکرَس زیادٕ دوٗر ٲسۍ نہٕ گٔمٕتۍ نَزدیٖکٕے جایہِ کون ٲسۍ أسۍ گٔمٕتۍ مطلب ییٚلہِ أسۍ تَتھ گاڈِ مطلب ییٚلہِ أسۍ تَتھ گاڈِ منٛز کٔتھۍ نہ اَسہِ روٗد نہٕ ہوشٕے تَتہِ تٔمۍ کٔر تیٖژاہ رَف ڈریوِنگ ییٚمہِ کِنۍ بہٕ تٔمِس یہِ دِمہٕ نھٕ کِہیٖنۍ تہِ نہٕ رٮ۪ٹِنگ کیازِ کہِ تٔمۍ کٔر واریاہ زیادٕ رف ڈرٮ۪وِنگ واریاہ ٲسۍ أسۍ لوکَل فرٮ۪نڈ اوس اَسہِ اکھ تٔمِس ووٚن اَسہِ اَکہِ دۄہ أسۍ اَسہِ نہِ کُنہِ جایہِ سٲری لوکَل فرٮ۪نڈ کیٚنہہ فٮ۪ملی مٮ۪مبر چھِ اَسہِ پَتہٕ بٮ۪مہٕ سُہ چھُ واریاہ سٔلو ڈرٮ۪وِنگ کران اَصٕٲل پٲٹھۍ تٔمۍ سٔندۍ سۭتۍ چھِ أسۍ اِنسان سٮ۪ف کران فیٖل ورمَل چھُ پَکان سُہ چھُ نارمَل رٮ۪ٹَس پٮ۪ٹھ پَکان مَگر اَلبتہ یِژھ اَسہِ تَمہِ دۄہ ٲسۍ کٔرمٕژ آرڈر اوٚہہ سُہ پوٚک فاسٹ توٗتاہ تٔمۍ کھوٚژنٲو أسۍ توٗت اَسہِ اوس اَسہِ اوس کوٗنز کوٗنز ٲسۍ آسان گاڈِ منٛز تِم آسہٕ بُکٔس واریاہ زیادٕ رَف یہِ اَتھ چھُ بیٚیہِ نۄقصان تہِ اَتھ رَف ڈروِنگ یِتھُے کانہہ ڈرٮ۪وِنگ کرِ کیاہ ضروٗرتھ چھُ رَف ڈرٮ۪وِنگ کرٕنۍ پَتہٕ سُہ پانَس واتہِ نۄقصان پَنٕنِس جِسمَس واتہِ نۄقصان پَتہٕ چھِ بٔلۍ گرِ کٮ۪ن تہِ ٮ۪نشَن پَنٕنِس پانَس تہِ ٹٮ۪نشَن سٔلو ڈرٮ۪وِنگ چھےٚ کرٕنۍ نہ گژھِ کیٚنہہ ٹٮ۪نشَنٕے نہ کیٚنہہ اَگر کُنہِ جایہِ وُچھُن رَٚ ڈرٮ۪وِنگ کران کران تٔتہِ ژَتنَس چالان سٔلو ڈرٮ۪وِنگ چھےٚ نہٕ کانہہ پروبلِمٕے توتہِ تہِ لوٗکھ کران أمۍ کِنۍ رَف ڈرٮ۪وِنگ